ہٮ۪لو وعلیکُم السلام آ شُکر حمُد خۄدایَس کُن وارٕ تھٲینو اللہ آ آ شاہ گُنٛڈ پٮ۪ٹھَے اَہن حظ آ بَنَن ہَے کیٛاہ چھُنہٕ پَرواے وارٕ کارا اَچھا سا آ نیرَن وۄنۍ کانٛہہ چیٖز مَہ آسہِ یہِ ہسا شاٹ اَدٕ تُہۍ سٲری چیٖز نیرَن وۄنۍ وٕچھو کانٛہہ چیٖز مَہ آسہِ شاٹ تُہۍ سوٗ سوٗزیوٗ یہِ حظ یہِ لِسٹ سوٗزیوٗ وازٕ سُنٛد تہٕ أسۍ وٕچھَو کیٛاہ دٔلیٖل کانٛہہ چیٖز مَہ آسہِ پَرٕ وٕنہِ آ وازَس چھِ پرچہٕ آسان ضوٚرری ہیوٚن تیٖل چھِ سٲری قٕسٕم آسان تۄہہِ کُس رِفایِنٛڈ تیٖل آسان مَسٹٲڈ تیٖل آسان مطلب تۄہہِ سۭتۍ کَروٕ غلط کیٚنٛہہ یہِ ریٹ آسہِ تَتھ کیٛاہ پرواے چھُ کَنسیشَنٕے کَرو پرواے چھُنہٕ دارا چھُ لَگان اَتھ یہِ چھُ وۄستہٕ ژھانٛڈان دارا تیٖل گٮ۪و چھِ ڈالڈا گٮ۪و آسان وِرکا گٮ۪و آسان سُہ چھُ وۄستَے وَنان کہِ کیٛاہ کوتاہ لَگہِ تہٕ وِرکا دۄد تہٕ بَنہِ آ سُہ تہِ بَنہِ سُہ تہِ بَنہِ سِبتی چھِ آسان وِرکا چھُ آسان تہٕ یہِ چھِ دۄنوَے اَصٕل پَتہٕ یُس وۄستہٕ وَنہِ سُہ بَنہِ پَتہٕ آ سٲری بَنَن سٲری بَنَن صاف آسَن سٲری اِنشاء اللہ ییٚمۍ ساتہٕ تۄہہِ خۄش پَگاہ سوٗزۍتو تہٕ جَلدی گژھِ تَمہِ سۭتۍ بیٚیہِ کیٛاہ چھُ ہوم ڈِلؤری چھِ کران وۄنۍ چھُنہٕ پرواے کیٚنٛہہ ییٚلہِ تۄہہِ ضوٚرَتھ آسہِ أسۍ ہٮ۪کو سوٗزِتھ یورَے تہِ چھُنہٕ کیٚنٛہہ آٹوٗ واٹوٗ ہٮ۪کو کٔرِتھ آ آ وازٕ وَردی تہِ بَنہِ اَتھ چھِ دَجہِ لَگان چھانَن دَجہِ ہُہ دیٖچہٕ دٔج لَگان چھِ اَتھ تہٕ باقٕے آیٹَم یِم تہِ آسَن تہٕ پرواے چھُنہٕ وٕچھو اگر کانٛہہ پَرٕ آسہِ سُہ تہِ اَنناوَو

مصالہٕ چھِ سٲری قٕسٕم وۄنۍ چھُ وۄستہٕ وَنان ژٕ اَنکھٕ سا پیکٕڈ اَنکھا لوٗز اَنکھا سُہ وۄستہٕ دِوان راے پرواے چھُنہٕ کیٚنٛہہ بیٚیہِ چھِ تَتھ منٛز لَگان سوبٕدۍ مَرژٕوانٛگن اَکھ چھِ آسان شِملا مَرژٕوانٛگن لَگان کٲشِرۍ مَرژٕوانٛگَن لَگان سوبُد چھِنَہ لگان بیٚیہِ چھِ لَگان مۄوَل چھِ لگان مۄلہِ پوڈَر چھِ لَگان یا فُڈ کَلَر چھِ کیٚنٛہہ آسان سُہ تہِ چھُ لَگان سُہ وَنہِ وۄستہٕ پانَے سٲری کیٚنٛہہ آ اَتھ منٛز چھُ لَگان یہِ حظ مَشروٗم چھُ لَگان ٹماٹَر پوٗری چھِ لَگان پایِن اٮ۪پٕل چھِ تھوڑا بہت لَگان چٔری چھِ لَگان تھوڑا بہت سُہ وَنہِ وۄستہِ دی پانَے سٲلِم اَمیُک تَفصیٖلی پَرچہٕ آ اِنشاء اللہ یہِ جلدی گژھِ تہٕ پرچہِ سوٗزیوٗ جَلدی جَلدی کَرَو أسۍ تہِ اَتھ کیٛاہ چھُ کَرُن آچھا بِہِو خۄدا صٲبَس حوال سوٗزیوٗ پرچہِ تہٕ پرواے چھُنہٕ کیٚنٛہہ وٕچھو کیٚنٛہہ مَہ آسہِ پَرٕ سُہ اَنو آچھا